بہٕ چھُسَے ژےٚ وَنان مےٚ یُس ایڈرَس اوسمَے دیُتمُت آڈرَس پٮ۪ٹھ کہِ تَتھ آڈرَس ہسا چھُسَے ژےٚ بہٕ وَنان مےٚ کر سا چینج یعنی کہِ نو ایڈرَس لٮ۪کھ سا تَتھ یِتھ کَنۍ ہسا گے کٲم ییٚتہِ مےٚ آدڑ کوٚر مےٚ سا پیٚیہِ کٲم تہٕ وۄنۍ ہسا گے مےٚ کٲم یہِ مےٚ ہسا چھُ گوو چھُ بیٚیہِ کہِ جایہِ گژھُن تہٕ تَتھ آڈرَس پٮ۪ٹھ کر سا ژٕ مےٚ یہِ ڈلِور